ییٚمہِ ساتہِ مےٚ گۄڈٕ لوگ رَنُن مےٚ اوس نہٕ زیادٕ کہینۍ تِنہٕ رَنُن مےٚ اوس وارِیاہ زیادٕ ٹیٚنشَن وۄنۍ کِتھ پٲٹھۍ رَنہِ بہٕ مَگَر مےٚ اوس فون تہِ ٲتھٕے لڑِ مےٚ وُچھ مےٚ کُھلو یوٹِیوب مےٚ دوٚپ بہٕ وُچھ کِتھ کٲٹھۍ چھِ بَناوان مَگَر ییٚلہِ مےٚ یوٹِیوب کُھلو تَتہِ ٲسۍ ہاوان وارِیاہو قٕسمٕکۍ ریٚسپی یِم بَناوَن چھ تَتہِ ٲسۍ ہاوَن تِم وارِیاہ اَصٕل پٲٹھۍ وارِیاہ مےٚ وُچھ وارِیاہ وِیڈیو ییٚمہِ سۭتۍ ییٚمہِ کٲٹھۍ تِم بَناوَن ٲسی مےٚ تہِ تھو نَظَر تِھَے کٲٹھۍ تہٕ مےٚ تہِ لوگ بَناوُن مَگَر ییٚمہِ ساتہِ بہٕ ٲسٕس مےٚ گۄڈ بَنو بہٕ ٲسس نہٕ پریٚپِیَر کیٚنٛہہ مےٚ اوس نہٕ تَگان کِہینۍ مَگَر مےٚ مِلِیو مَدَد امے یوٹِیوب سۭتۍ مےٚ وُچھ ویڈیو تمے پٮ۪ٹھ تہٕ پَتہِ بَنو مےٚ تَمے پٮ۪ٹھ وُچھ مےٚ تہٕ روٚن مےٚ پَنٕنۍ یِم سیٚنۍ ویُن اَصۭل پٲٹھۍ ییٚمہِ ساتہِ پَتہِ سُہ باقِیو گَرٕ والِیو تہٕ پَژھیو کھیو سہٕ اوس وارِیاہ زیادٕ مَزٕدار تہٕ مےٚ کٔرِکھ وارِیاہ زیادٕ تعٲریف تہٕ بہٕ یہِ کوٗتاہ مَزٕدار خوشبو دار تہٕ یہٕ کوٗتاہ لٔزیز چھُ مَگَر یہِ ملِیو مےٚ ہیٚلٕپ امے یوٹِیوب سۭتۍ